سٲنِس گامَس منٛز چھِ باب شۄکوٗردیٖن مطلب ییٚمہِ سٕنٛز زِیارت چھےٚ تہٕ أسۍ چھِ سُے مَناوان کیازِ کہِ سُہ چھُ واریاہ نیک اوسمُت مطلب بُزرٕگ پرٲنہِ زَمانَس منٛز چھِ سُہ واریاہ زیادٕ نیک سُہ چھُ واریاہ مَاننہٕ یِوان سٲنِس ڈِسٹرکَس منٛز تٔمۍ سٲنۍ گرِکۍ چھِ وَنان سُہ چھُ اوسمُت واریاہ زیادٕ نیک پَتہٕ چھِ تٔمۍ سٕنٛز زِیارات بَنٲومٕژ ییٚتی باب شُکُردیٖن أسۍ چھِ وۄنۍ توٗر کھسان أسۍ چھِ تٔمۍ سُند زایہِ دۄہ تہِ مَناوان تہٕ أسۍ چھِ تِم مطلب تِتہِ بَنڈارٕ تہِ کران پتہٕ چھِ أسھ لوٗکن ووٗکن منٛز تِم چیز ویز بٲگراوان یہِ چھِ أسۍ مطلب خۄدایس گۄڈٕپیٹھٕے یقین کران تمہِ پتہٕ چھِ أسۍ تٔمِس تہِ مانان